ہیٚلو ہیلو اَسلام علیکُم ٹھیٖک چھُو حظ اَہن حظ ٹھیٖک تُہۍ چھِوحظ اَصٕل پٲٹھۍ اۭں مےٚ حظ چھُ ناو تَمّا بہٕ ٲسٕس روزان بہٕ ٲسٕس ییٚتہِ روزان کیتسَن ییٚتہِ بانٛڈی پورہ کیتسَن جَنٛگلَس جَنٛگلَسٕے منٛز حظ مےٚ چھِ سورُے جٛگلُک ایریا حظ سورُے یَپٲرۍ پَتہ مےٚ حظ دیٖژ تُہۍ چھِو حظ اِقرا اَم شریٖف چھِو حظ تُہۍ روزان آ مےٚ حظ گے فرٮ۪نٛڈ یہِ نَمبر تُہۍ مہ حظ زٲنِوٗن تٔمِس چھُ ناو سایمہ آ تٔمۍ حظ تٔمۍ حظ دیُت نَمبر دوٚپُن اِقرا چھِ مےٚ فرٛینٛڈ سُہ چھِ روزان ییٚتہِ عم شریٖف تٔمِس ؤنِو اَسہِ حظ کھَسُن ہور حظ اَسہِ چھِ زِیارت دیدٕ ماجہِ ہُنٛد ہُنٛد جَنٛگلَس منٛز سُہ ہور آب مےٚ حظ چھُ واریاہ شوق بہٕ کھَس ہا تَپٲرۍ جنٛگلہٕ مٔنٛزۍ پایدٔلۍ اۭں ٹرٛیکِنٛگ پٮ۪ٹھٕے مےٚ چھُ سورُے جنٛگُل پَتہ یَپٲرۍ مطلب اَتہِ چھُنہٕ مےٚ بہٕ چھُس روزان پانہٕ کیاہ سان تَپٲرۍ چھُ مےٚ سورُے پَتہ حظ مگر اور چھِ مےٚ وَتھ پَتہ کِہیٖنۍ تۄہہِ چھُو حظ تَپٲرۍ پَتہ وَتھ اہن حظ تیٚلہِ حظ نِمحہ اَہن حظ تیٚلہِ حظِ بہٕ تۄہہِ سۭتۍ اَمہِ شیٖرتھِنہٕ چھِ حظ کانٛہہ وَتھ تَتھ اۭں تتیِکۍ فوٹو ووٹو چھِ ٲسۍ مےٚ وٕچھمٕتۍ تَتہِ چھُ واریاہ زیادٕ مَزٕ اَمہِ شریٖف اَمہِ آ اَمہٕ شریٖف تہِ چھِےٚ نہ حظ زِیارٕ تَتہِ بہٕ چھَس وَنان مےٚ چھُ کھَسُن ہور بہٕ حظ چھُ وان تۄہہِ چھُو حظ تۄہہِ چھُو حظ اَصٕل پٲٹھۍ وَتھ پَتاہ کِنہٕ مےٚ گژھِ مُشکِل اۭں اہَن حظ مےٚ چھُ پَے مطلب تَتھ چھُ گاڑِ سَڑَک تہِ مگر مےٚ چھِنہٕ کھَسُن گاڑِ سَڑکہِ کِہیٖنۍ نہٕ بہٕ حظ چھِس یَژھان تَپٲرۍ مطلب جنٛگلس منٛز کھَسُن تور واریاہ شوق حظ اوسُم پیدٕلہِ کھَسُن اگر حظ تۄہہِ صبُحَس صبُحس چھُو حظ تُہۍ یَلہٕ اۭں مےٚ حظ کَرے صبُحس پرٛوگرام مےٚ حظ کَرے صبسٕے

اۭں تُہۍ یہِ زیو اَسہِ شور تہِ زِ تُہۍ یہِ حظ سۭتۍ اَسہِ تیٚلہِ اَہن حظ ٹھیٖک حظ چھُ تیٚلہِ کرٕ بہٕ یہِ چھُو حظ تۄہہِ پَنُن نمبر کِنہٕ بیٚیہِ کٲنٛسہِ ہُنٛد تٚیٚلہِ کرو ییٚتہِ پٮ۪ٹھ کَنٹٮ۪کٹ آ ٹھیٖکھ حظ چھُ تیٚلہِ حظ دیو پانے سۭتۍ پَتہٕ کیٛاہ آسیو تۄہہِ سُہ دِمو بہٕ تۄہہِ پانے حظ ادٕ حظ بہِو حظ خۄدایس حوال